وَعلیکُم اَسَلام اَسلامُ علیکُم

اَچھا ٹھیٖک موبایلَس چھا حظ ڈِسپیلے فُٹمُت کُس موبایِل حظ چھُ یہِ

اَچھا کُس موبایِل حظ چھُ کرٚیوٗچ آ کرٛیوٗچ ڈِسپیلے حظ چھِ أسۍ لَاگان آ یہِ یہِ یِہےَ چھِ أسۍ لَاگان آ یہِ چھُ ایٚویلیبٕل چھُ یہِ ہے یہِ حظ دِمو أسۍ زَبردَس پٲٹھۍ اَتھ حظ گژھِ ترٛےٚ ساس تانۍ حظ گژھِ یہِ تُہۍ حظ چھُ ہُو آ وۅنۍ آ یِم حظ ٲسۍ وَنان بَاقٕے تہِ یِم باقٕے کٲم کَرن وٲلۍ حظ آمِتۍ حظ یِم ٲس وَنان تَوے أسۍ چھِ ییٚتی کران یہِ سورُے کیٚنٛہہ موبایلَس ووبایلَس اَوا شُکُریہ شُکُریہ شُکُریہ آ زَبردَس ڈِسپیلے گۅڈٕ گٔے تَمی موٗجوٗب کرو ژور ہتھ بیٚیہِ کَم تہٕ شتٕوُہن شیٚتَن منٛز حظ دِمہو لأگنأوتھ آ زَبردَس وول حظ چھُ اکُے شتوُہ شیٚتھ حظ تَمہِ اَپور حظ وسہِ ہے نہٕ بہٕ اَتھ کیٚنٛہہ تہٕ وۅنۍ چھُسے بہٕ کَران چأنۍ اَکھ رِیُکویسٹ بیٚیہِ زٕ ہَتھ رۅپیہِ کَم ژووُن شیٚتھ حظ گژھِ فاینَل وۅنۍ آ ژووُہ شیٚتھ مَگر یہِ حظ ڈِسپیلے حظ زَبردَس آسہِ یہِ گژھِ نہٕ باسنُے بانسُے اَتھ کیٛاہ یہِ چھُ اَتھ لگوومُت بَدل ڈِسپیلے یہِ گژھِ باسُن اَتھ چھُ سیٚود یُتھ حظ اورٕ چھُ نیٚران سینٹَرن منٛز فون تِتھُے فون گژھِ یہِ باسُن آرجِنَل بَرابر آ ریٚٹ چھِ دِژمٕژ آ ژوٚوُھ شیٚتھ گژھِ فاینَل ژےٚ حظ ہیٚککھ مارکیٚٹَس منٛز یا کُنہِ تہِ دُکانَس پیٚٹھ گژھِتھ اَمہِ کھۅتہٕ بۅن حظ دِیی ژےٚ کانٛہہ وۅنۍ لَگٲوِتھ آ یُس یہِ اَگر حظ تۅہہِ ٹایِم چھُو تُہۍ ہیٚکِو صُبحَس تہِ یتھ صُبحَس صُبحے حظ ہیٚکِو تُہۍ آرام سان یتھ تُہۍ ہیٚکِو اَتھ لَگن گنٹہٕ اَکھ زٕ تہٕ پَتہٕ حظ ہیٚکِو واپَس نِتھ پَتہٕ دِمہو أسۍ تِتھُے کٔرِتھ زَبردَس پٲٹھۍ حظ فون واپَس کٔرِتھ ژےٚ حظ ژےٚ باسی نہٕ پَتہٕ کِہیٖنٛۍ اَتھ زن تہِ باسہِ پَتہٕ نوٚو فون اوٚنمُت تِژھٕے پھِرِ حظ ژےٚ باسی نہٕ کٕہنٛی باسہِ نہٕ کانٛہہ تہِ نَفر ونی نہٕ ژےٚ پَتہٕ کیٚنٛہہ اَتھ چھُ لَگوومُت ژےٚ بَدل ڈِسپیلے سُہ وَنہِ سیٚود یہِ چھُ ژےٚ اَتھ نوٚو ڈِسپیلے یُس اَتھ آرجِنَل سٍتۍ چھُ آ صُبحس حظ ہیٚکِو تُہۍ یِتھ یوٚت